ٹیکنالجی بَنٲو سٲنۍ لایِف واریاہ ایٖزی اگر أسۍ وٕچھو أسۍ ٲسۍ برونٛٹھ گژھان بینٛکَس پٮ۪ٹھ بِجلی بِل بَرنہِ کیش وِدڈرٛا کَرنہِ یا کیش ڈِپوٚزِٹ کَرنہِ گوٚو اگر أسۍ وٕچھو ٹایِم اوس واریاہ زیادٕ لَگَان مگر وٕنٛکٮ۪س چھِ أسۍ گژھان یِمو چیٖزٕ باپَتھ پریشان کینٛہہ أسۍ چھِ بالکُل پَنٛنِسٕے کمرَس اندَر پنٛنے موبایِل فونہٕ پٮ۪ٹھ یِم چیٖز ہٮ۪کَان کٔرِتھ یا شاپِنٛگ وٕچھو أسۍ اگر أسۍ آن لاین شاپِنٛگ چھِ کَرَان اَسِہ چھِ ڈلِؤری گَژھان بالکل پنٛنِس گیٹَس نِش أسۍ چھِ نیران گیٹَس تانۍ تہٕ أسۍ چھِ رَٹان پَنُن یہِ پروٚڈَکٹ

باقیَن شعوبَن اندر تہِ أسۍ وٕچھو مٮ۪ڈِکلَس منٛز اگر أسۍ مٮ۪ڈِکَل وُچھو مٮ۪ڈِکلَن تہِ کٔر واریاہ تَرَقی آز چھِ ہٮ۪کَان سٲنۍ یُس سَپوز سٔرجٔری چھےٚ آسان کَرٕنۍ اَمریکہ ہَس منٛز چھُ آسَان ڈاکٹر بِہتھ تہٕ دہلی اَندَر چھُ گژھان پیشَںٛٹ چھُ آسان دہلی اَندَر تہٕ وٮ۪ب کیمَس پٮ۪ٹھ چھِ ہٮ۪کَان آرام سان أمِس سٔرجٔری کٔرِتھ اَمریٖکہُک ڈاکٹر چھُ آسَان دِوان اِنَسٹرٛکشَنٕز وۄنۍ کیاہ چھُ کَرُن تہٕ وۄنۍ کیاہ چھُ کَرُن گوٚو اَمریٖکہ پٮ۪ٹھ چھُ اِنسٹرٛکشَنٕز مِلَان تہٕ دہلی منٛز چھِ سٔرجٔری یِوان کرنہٕ یِتھٕے کٔنۍ واریاہ اٮ۪ڈوانٕسمنٛٹ آیہِ اَتھ اَندر تہِ اگر أسۍ وٕچھو وٕنکٮ۪س چھِ یِوان سی ٹی سکین مِشیٖن چھِ یِوان اٮ۪م آر آیی مِشیٖن چھِ یِوان یُس جٔدیٖد مان ژٕ یِم دٲدۍ چھِ آسَان تِمن ہُنٛد کھوج چھُ ہٮ۪کَان کٔڑِتھ تہٕ اَمہِ مٔزیٖد اگر أسۍ وٕچھو ٹرٛانَسپوٹیشَن تہِ گوٚو بالکُل ایٖزی وۄنۍ برونٛٹھ ٲسۍ أسۍ ٹانٛگَن پٮ۪ٹھ سَفر کَران وۄنۍ روٗد نہٕ سُہ زَمان کینٛہہ آز ہٮ۪کو أسۍ ایروپٔلین ذٔریعہٕ جہازکہ ذٔریہِ ہٮ۪کو أسۍ وِدٕن اَوٲرٕس خبر کۭژاہ میٖلَن ہٕنٛز ڈِسٹَنٛس تہِ کٔرِتھ ایٖزِلی یِتھٔے کٔنۍ اگر أسۍ وٕچھو بیٚیہِ تہِ کینٛہہ چیٖز یِمن سۭتۍ ٹیکنالجی منٛز آیہِ واریاہ یِمو فٲیدٕ واتنو اِنسانَس تَتھ منٛز ہٮ۪کو أسۍ وٕچھِتھ برونٛٹھ ٲسۍ أسۍ ٹی وی وٕچھَن سُہ اوس آسان بٔلیک اینڈ وایِٹ وٕںکٮ۪س اگر أسۍ وٕچھو وٕنکٮ۪س چھِ یِوان کَلٲڑ ٹی وی کَلٲڑ ٹی وی تہِ گٔیے کَتھاہ تہٕ وۄنۍ چھُ یوان اٮ۪ل سی ڈی اٮ۪ل سی ڈی یُک زَمانہٕ تہِ گوٚو آز چھُ وۄنۍ چَلان اٮ۪ل ای ڈی یعنے لایٹ ایٚمِٹِنٛگ ڈَیوڈ چھُ آسان امہِ سۭتۍ تہِ یا اگر أسۍ وٕچھو پِکچَر کالٹی گٔیے واریاہ اِمپرٛوٗ تہٕ یِم ٲسۍ کینٛہہ چیٖز ییٚمہِ سۭتۍ سٲنۍ زِندٕگی واریاہ آسان بَنے یا یِتھٕے کٔنۍ بروںٛٹھ اوس آسَان کانٛہہ نَفر نٮ۪بَر تٔمِس سۭتۍ اوس رٲبطَے گَژھان اَسہِ ختم اَسہِ ٲسۍ پٮ۪وان چِٹھِ لٮ۪کھنہِ مگر اگر أسۍ آز وٕچھو آز چھِ فون کالہِ پٮ۪ٹھ فون کال کیاہ أسۍ چھِ ویٖڈیو کال ہٮ۪کَان کٔرِتھ تہٕ أسۍ ہٮ۪کو آرام سان أمِس سۭتۍ رٲبطہٕ کٔرِتھ وِدن سٮ۪کَنٛڈٕس یِتھٕے کٔنۍ چھُ بیٛاکھ چیٖز اگر أسۍ وٕچھو اَکھ گٔیو یہِ موبایل ٹیکنالجی اگر أسۍ بیٛاکھ چیٖز وُچھو اَمکُے أسۍ چھِ ہٮ۪کَان ویٖڈیو کانفرٛنسِنٛگ کٔرِتھ یَتھ منٛز گوٗگَل میٖٹ وغیرہ کٕلاس روٗم چھِ ہٮ۪کَان أسۍ اٮ۪ٹنٛڈ کٔرِتھ پَنُن یِم اَمے ٹیکنالجی ہِنٛدۍ بَدَولت